اسلامُ علیکُم ٹھیٖک پٲٹھۍ حظ صحت چھا حظ ٹھیٖکٕے تَتھ حظ لٲگۍ پوشہِ کُلۍ تہِ تَتھ چھچے آب تہِ حظ کُلٮ۪ن یَتھ چھُنہٕ حظ اَز ہرُد اَز چھُنہٕ آب نیران خاص نوٚن کیٚنٛہہ کیٚنٛہہ نہَ حظ چھُنہٕ یہِ کیٛاہ بہٕ حظ لاگہٕ موٹر یہِ کیٛاہ بہٕ چھَکہٕ تَتھ آب اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ اسلام علیکُم